سٲنِس نیبرہُڈَس منٛز چھِ واریاہ ٹوٗرِسٹ یِم ڈیسٹِنیشنٔز یِمن منٛز کیٚنہہ ڈیسٹِنیشنہٕ تِم چھِ یِمن یِمن جاین نہٕ ہوٹل ووٹل چھِ ایویلیبٔل کیٚنہہ یا تَتہِ چھِ نہٕ تِم ریسٹورَنٹٔس ایویلیبٔل کیٚنہہ تَتہِ چھِ مطلب کیٚنہہ یِم أندۍ پٔکۍ سۄ بٔستی چھےٚ تِم چھِ ٹوٗرِسٹن پَنٕنین گرن منٛز مطلب ٹھہراوان مطلب ہوم سِٹے کَرناوان تِمن تٔتی تَتھ منٛز چھِ تِمن مطلب ٹوٗرِسٹَن یِمن چھِ تِمن چھِ کیٚنہہ کران پَسند تِمن مکانن منٛز بِہُن تہٕ کہیٚنہ چھِ مَگر مجبوٗر گژھان تِمن منٛز بیہنہٕ خٲطرٕ وۄنۍ ییٚلہِ تِم ہوٹلو بَجایہِ بیہوان چھِ یِمن مَکانن وَکانن منٛز کیازِ کہِ ہوٹل فیسَلٹیٖز چھیی نہٕ تِمن چھُ پیوان پانَس تہِ یِمن ٹوٗرِسٹن چھ کیٚنٛہہ پروبلِم پیوان فیس کَرٕنۍ تَتھ منٛز تہٕ تِمن گرٕ والین تہِ چھُ پیوان کیٚنٛہہ مطلب پروبلِم گژھان چھِ مطلب یِم ٹوٗرِسٹن تَتہِ تھاونہٕ پَتہٕ تمن پروبلِمن منٛز چھِ اَسہِ کیٚنٛہہ پروبلِم یِم مطلب کومَن چھِ یِمن گامَن منٛز کیازِ کہِ یورٕ چھےٚ نہٕ مطلب اکھ بٔڑ مطلب یہِ پروبلِم چھِ اٮ۪لیکٹرکسِٹی ہنز پروبلِم اٮ۪لیکٹرکسِٹی پروبلِم چھےٚ اَسہِ کیازِ ییٚتہِ چھےٚ نہٕ راوُنڈ دَ کٔلوک آسان اٮ۪لیکٹرسِٹی کیٚںہہ تَمہِ مُطٲبِق چھِ پَتہ اَسہِ پیوان تِمن سُلہِ ژیٖر مطلب چھُنہٕ تِمن اکھ گرم آب تہِ مِلان کیٚنہہ بیٚیہِ چھُنہٕ تِمن اٮ۪لیکٹرسِٹی چھُ لایِٹ وایِٹ چھِ اَتھ تہِ چھِ تِمن پروبلِم گژھان تِہنز موٗمینٹ چھِ گژھان ریسٹرکٹ ییٚلہِ مطلب پاور گژھِ تِم چھِ تِمن چھُ پیوان تَتھ ٹایمَس لگ بگ مطلب أکسی مطلب تٔتھۍ مَکانَس اندٕرٕے بِہُن دٔچھُن کھووُر چھِنہٕ تِم ہٮ۪کان پھیٖرِتھ کیٚنہہ کیازِ کہِ اَتہِ چھُ یہِ مطلب پاورٕچ پروبلِم گژھان تَمہِ وِزِ دۄیِم پروبلِم چھِ یِمن چھُ کھٮ۪ن چٮ۪نَس منٛز گژھان پروبلِم کیازِ کہِ اورٕ یِم اَسہِ ٹوٗرِسٹہٕ یِوان چھِ یِم چھِ آسان ڈِفرنٹ سِٹیٹو پٮ۪ٹھٕ ڈِفرنٹ علاقو پٮ۪ٹھ آسان آمٕتۍ یور یِمن چھِ کھٮ۪ن چینٔکۍ یِم عادت چھِ آسان یِم چھِ آسان یورکہِ نِش ڈِفرنٹ اَسہِ چھِ ییٚتہِ یُس یہِ اَسہِ کَلچر چھُ پَنُن یا طور طریقہٕ چھُ یُس اَسہِ یِم کھٮ۪ن چٮ۪نُک یہِ مینو چھُ یہِ چھُ مطلب ڈِفرنٹ مطلب باقی اِنڈیاہَس نِش کیٚنہہ مطلب قٔسٕم چھِ مطلب تِم اِنڈِہٕکۍ لُکھ کیٚنٛہہ چھِ تِم قٔسٕم یِم تھوڑا بہت ییٚتیُک کھٮ۪ن چٮ۪ن چھِ پَسند کران یا تِہِند تِم ڈِشٔز چھِ اَسہِ ییٚتہِ تَگان بَناونۍ کیٚنحہہ چھِ تِژھ مطلب تِژھ ڈِمانڈ تہِ کران یُس ڈِش نہٕ ییٚتہِ تَگان مطلب بَناوُن چھُ کِہینۍ نہٕ تہٕ تَمہِ خٲطرٕ چھُ مطلب گژھان سۄ پروبلِم تھوڑا بہت ٹوٗرِسٹن چھےٚ گژھان سۄ پروبلِم تِم چھِنہٕ ہٮ۪کان مطلب سُہ پَسند چھُنہٕ تِمن یِوان سُہ کھٮ۪ن چین کیٚنٛہہ تہٕ أسۍ تہِ چھِ مطلب مجبوٗر گژھان مطلب زِ ییٚلہِ یِم یِوان چھِ أسۍ چھِ گژھان مَجبوٗر زِ أسۍ کیاہ کَرو یِمن یِہنزِ ڈِمانڈ پٮ۪ٹھ چھُنہٕ سورُے کھٮ۪ن بَنان کِہینۍ نہٕ بیٚیہِ تہِ چھِ کیٚنٛہہ پروبلِم گژھان یِمن منٛز اکھ پروبلِما چھِ اَچانک ییٚلہِ موسَم ییٚتہِ جینج گژھان چھُ ییٚتہِ کٮ۪ن لُکن چھُ پانَس مطلب پَتہ آسان ییٚتہِ موسَم کیُتھ کیاہ چھُ تِم چھِ تَمہِ قٔسمٕکۍ تِم مطلب پَنٕنۍ مطلب یِم پَنُن پان اَمہِ نِش پروٹیکٹ کران مطلب ییٚتہِ ییٚلہِ کانہہ موسَم خرب گژھِ پَتہٕ چھِ گژھان کٲم یِم ٹوٗرِسٹن چھُ لگان تۭر ییٚلہِ یِمن تۭر لگان چھِ تَمہِ خٲطٔر چھُ پیوان اَسہِ ہیٹِنگ ایریجمینٹ کَرُن مَگر سُہ چھُ تیوٗت ہیٹِنگ ایرینجمینٹ چھُنہٕ آسان اَسہِ ایویلیبٔل تھوومُت اَتھ موسمَس منٛز کیٚنہہ ییٚلہِ ییٚتہِ گرمُک موسَم چھُ آسان تَتہِ ییٚلہِ تۭر پیوان چھِ نیبرِمین لوٗکن چھِنہٕ آسان تیٖژ سَردی بَرداشت کَرنُک مطلب چھُنہٕ آسان یِمن کیٚنٛہہ یِمن چھِ تمہِ وِزِ لگان تۭر پَتہٕ چھُ اَسہِ پیوان تھوڑا بہت اَسہِ کَرن ہُتہٕ کَنۍ چھِنہٕ یِم مطلب بِجلی ہُند ووٚن مےٚ تۄہہِ اولریڈی ییٚتہِ چھِنہٕ بِجلی آسان راوُنڈ دَ کٔلاک کیٚنٛہہ تہٕ أسۍ چھِ نہٕ ہٮ۪کان یِمن سۭتۍ زیادٕ ہیٹِنگ ہُند مطلب یہِ اِنتِظام کٔرِتھ کیٚنٛہہ پَتہٕ چھُ اَسہِ پیوان کَرُن تھوڑا بہت اورٕ یور تہٕ یہِ اِشوٗ چھُ مطلب اِتنا یِم اِشوٗز چھِ اسہِ کیٚںہہ اِشوٗز گژھان یِم ٹوٗرِسٹہٕ اَتہِ تھاونَس منٛز